مےٚ ہَسا ہیٚچھ کٲشُر بَچپَن پٮ۪ٹھَے تِکیٛازِ بہٕ ہَسا زاوُس أکِس کٲشِر گَرَس منٛز ییٚتہِ کٲشُر ٲسۍ کَران تہٕ بیٚیہِ سکوٗلَن منٛز ٲسۍ أسۍ کٲشِرۍ پٲٹھی پَرناوان تَتی ہیٚچھ مےٚ کٲشُر مےٚ ہَسا وٲتۍ آز لگ بگ ستووُہ ؤری کٲشُر کَران